ماجد صٲب اسلام علیکم ماجد صٲب تُہۍ ؤنۍ تو مےٚ پانس مُتلِق تُہۍ روزان کَتہِ چھُو تُہۍ کٔژمہِ تانۍ چھُو پوٚرمُت لۄکچارس منٛز کَتھ سکوٗلس چھُو تۄہہِ پوٚرمُت تہٕ تمہِ پتہٕ یہِ گریجویشن کَتہِ چھو کٔرمٕژ تُہۍ ؤنیو مےٚ سورُے پانس مُتعلِق ؤنٛکیٚس وعلیکم سلام بہٕ چھُس آز ویٚسہِ کُلگام روزان بچپنٕچ یۄس تعلیٖم چھِ مےٚ سۄ چھِ مےٚ حٲصِل کٔرمٕژ اِقبال پبلِک ہاے سکوٗل تہٕ تمہِ پتہٕ چھِ مےٚ گریجویشن کٔرمٕژ گورمینٛٹ ڈگری کالیج کیلمس پٮ۪ٹھن تہٕ ؤنٛکیٚن چھُس بہٕ پنُن کارٕبار کران